مےٚ چھُ وارِیاہ سِکِل خاص کر چھِ مےٚ اکھ زبردس ٹٮ۪لنٛٹ سُہ چھُ سِنٛگِنٛگ ہُنٛد تہٕ یعنی کہِ گٮ۪ونُک بہٕ چھُس آسان دۄہس تہِ گٮ۪وان تہٕ تَمہِ خٲطرٕ چھُس بہٕ رِیاز کَران گَرِ پرٛٮ۪کٹِس کَران مےٚ چھِنہٕ تتھ کانٛہہ کٕلاس نِمُت مگر تویتہِ چھُس بہٕ اَصٕل گٮ۪وان یہِ چھِ مےٚ اکھ ٹٮ۪لنٛٹ اکھ اَصٕل ٹٮ۪لنٛٹ اَمہِ تھرٛوٗ چھُس بہٕ بیٚیہِ چھُس مطلب یِم یونورسٹی گَژھان تَتہِ چھُس بہٕ وَنان یِمہٕ سِنٛگ سانٛگ خاص کر کٲشِرۍ سانٛگ چھُس بہٕ وَنان یَتھ منٛز اکھ کٲشُر سانٛگ چھُ وَلَے وٮ۪سہِ یے کوٚتٕے گَژھکھ اور مَے نیر یا بیٚیہِ باقٕے یا باقٕے سانٛگ چھِ کشمیٖری یَتھ منٛز چھِ ژوٚل ہما روشے روشے وَلو میٛانہِ پوشے مدنو یُس اکھ اصٕل بٲتھ چھُ یہِ چھُس بہٕ وَنان یونیورسٹی منٛز تہٕ بیٚیہِ تہِ باقٕے چھِ ییٚمہِ سۭتۍ وارِیاہ بہٕ چھُس بٮ۪واپ کَران ایٚمے آیہِ گَرِ رِیاز کرنہٕ سۭتۍ تہٕ یا بیٛاکھ بٲتھ چھُ بیٛاکھ بٲتھ چھُ ہَے ہَے وٮ۪سہِ یے یارن ہَے ٹڑپٲونس سُہ تہِ چھُ اکھ اَصٕل بٲتھ یا بیٚیہِ تہِ چھِ مےٚ بیٛاکھ ٹٮ۪لنٛٹ اَصٕل کرکٹ گِنٛدنُک کرکٹ چھُس بہٕ گِنٛدان یُس اکھ اَصٕل سِکِل چھُ ٹٮ۪لنٛٹ چھِ خاص کر چھُس بہٕ بہٕ چھُس آل راوُنٛڈَر بہٕ چھُس بیٹِنٛگ تہِ کَران بالِنٛگ تہِ کَران بالِنٛگ چھِ مےٚ وارِیاہ گَژھان بیٚیہِ چھِ مےٚ خاص کر پُل شاٹ وارِیاہ زیادٕ پسنٛد خاص کر ییٚتہِ تہِ بالہِ چھَکہٕ گَژھِ سُہ چھِ مےٚ پسنٛد اِسی لیے چھِ مےٚ سِنٛگِنٛگ یہِ ٹٮ۪لنٛٹ یہِ تہِ اَصٕل اکھ ٹٮ۪لنٛٹ تہٕ باقٕے تہِ چھِ تہٕ مگر تِم چھِنہٕ تیٖتیٛاہ کیٚنٛہہ یا کرکٹ ڈٮ۪ولَپ کرنہٕ خٲطرٕ چھُس بہٕ پرٛٮ۪کٹِس کَران گَرِ تہِ یا کٕلب گَژھان سَرن نِش ہیٚچھِنہِ ییٚمہِ سۭتۍ وارِیاہ اَصٕل ہیٚچھان چھِ أسۍ